واریاہ اَکھ اَصٕل کۄچھَن حظ یُس مےٚ وٕنۍکٮ۪نَس برٛونٛہہ کَنہِ آو کہِ اِوالوِنٛگ وٲلڈَس پٮ۪ٹھ وٕنۍکٮ۪نَس حظ چھِ وٲلڈٕ اِوالٕو گژھان تِکیٛازِ وٕچھنہٕ حظ یِوان کہِ دۄہ کھۄ دۄہ چھِ وٲلڈَس منٛز چینٛجِز یِوان تِم کیٛاہ چینٛجِس چھِ یِوان تِم حظ چھِ ڈٮ۪رٮ۪کلی پرٛپوشنَل یِم یوٗتھَس مَنٛز چینٛج یِن گوٚو یوٗتھَس منٛز چینٛج یِن یا کوٚمنِٹیَن منٛز چینٛج یِن یہِ حظ چھُ ڈٮ۪رٮ۪کلی پرٛپوشنَل آسان وٕنۍکٮ۪نَس کَم چینٛجِز چھِ وٕنۍکٮ۪نَس یِوان لُکَن منٛز تکیٛازِ حظ وٕچھنہٕ چھِ یِوان کہِ اگر أسۍ وٕنۍکٮ۪نَس چینجِز کَرو کُنہِ منٛز تہٕ اَمہِ سۭتۍ حظ چھِ پرٛابلِم گَژھان وٕنۍکٮ۪نَس سَماجَس منٛز تِکیٛازِ حظ فار ایٚگزامپٕل اگر بہٕ وٕنۍکٮ۪نس کَتھ کرٕ کہِ کیٛاہ چینجز چھِ یِوان وٕچھو برٛونٛہِم وٲلڈٕ کیٛاہ اوس سٕلو حظ ٲس لایِف لایِف اِن دَ سٮ۪نٕس کیاہ ٲس سٕلو مطلب کہِ کانٛہہ حظ اوس نہٕ کٲنٛسہِ آسان اَکھ حظ اوس آسان بیٚکِس سٔنِتھ ییٚلہِ حظ بیٛاکھ کَرے کٲم یا کینٛہہ کَرے تیٚلہِ حظ اوس بیٛاکھ پَکان برٛونٛہہ کُن گوٚو حظ تمہِ ساتہٕ اوس وٲلڈٕ اوس تمہِ ساتہٕ بالکُلٕے اوس تَمہِ ساتہٕ وٲلڈٕ رُکِتھ تِکیٛازِ حظ فار اٮ۪گزامپٕل اگر بہٕ وٕنۍکٮ۪نَس کَتھ کَرٕ کہِ کیٛاہ دٔلیٖلہ چھےٚ وٕنۍکٮ۪نَس وٲلڈَس منٛز گژھان واریاہ واریاہ چنٛجِز حظ چھِ یِوان کیٛاہ چنٛجِز چھِ یِوان بہٕ وَنہٕ کِتھ پٲٹھۍ کہِ کٕم کٕم وٕنۍکٮ۪نَس چھِ چینجِز یِوان فار اٮ۪گزامپٕل حظ کَرٕ بہٕ کَتھ کہِ گۄڈنِچ چینٛج وٕنۍکٮ۪نَس اگر حظ وٕنۍکٮ۪ن سوسایٹی سَماجَس منٛز کرو کَتھ برُنٛہمِس زَمانَس منٛز حظ اوس اَکھ نفَر اوس بیٚکِس نفرٕ سُنٛد گژھان گَرٕ ماے محبت حظ اوس باقٕے چیٖز حظ ٲسۍ گوٚو ماے محبت حظ اوس بَرقرار واریاہ مَزٕ اوس برونٛہہ یِوان مگر اَزکِس دُنیاہَس منٛز مَکلیو وۄنۍ سُہ سُہ کِتھ پٲٹھۍ مَکلیو سُہ حظ گوٚو وۄنۍ ختم کیازِ آز نہٕ حظ چھُنہٕ روٗلٕے کیٛاہ آز دی نہٕ بیٛاکھ گَرٕ وول دی نہٕ اَژنَے پنٛنِس گَرَس اَندَر ٹوٹلی نہٕ حظ دی نہٕ سُہ پنٛنِس گَرَس اَندَر اَژنَے کہِ دَپہِ اَتہِ چھِ یِتھ پٲٹھۍ گژھان اَز چھُ پٮ۪وان بیریٲرٕز تھاوٕنۍ ہُہ تھاوُن یہِ تھاوُن آز حظ چھِ یِمَے بَہانہٕ آسان لوٗکَن تہٕ یِم حظ چھِ کَران کٲم یِم چھِ یہِ وَنان وۄنۍ اگر حظ بہٕ بیٚیہِ تہِ کَرٕ بہٕ کَتھ کہِ پرٛون زَمانہٕ پرٛٲنِس زَمانَس منٛز حظ اوس کَمپِٹشَن تہِ اوس واریاہ کَم کَمپِٹشَن اگر أسۍ اٮ۪کزامَن ہٕنٛز کَتھ کَرو کَم کَمپِٹِشَن حظ اوس اگر أسۍ أزۍکِس زمانَس منٛز کَتھ کَرو واریاہ سٕٹرٛانٛگ کَمپِٹشَن حظ چھِ آز حظ چھِ ٹَکَر لَگان تِکیٛازِ حظ اگر أسۍ آز آزُک ماحول وٕچھو بَڑٕ خراب ماحول چھِ آز واریاہ پرٛابلِمٕز چھِ آز گژھان اِنوارامٮ۪نٛٹَس منٛز یا سماجَس منٛز أکِس نَفرَس تِکیٛازِ حظ فار اٮ۪کزامپٕل اگر بہٕ کَتھ کَرٕ کہِ وٕنۍکٮ۪نَس کیٛاہ کیٛاہ پرٛابلِم چھِ یِوان أکِس نَفرَس بہٕ حظ وَنہٕ زٕ ترٛےٚ وٕنۍکٮ۪نس گۄڈنٮ۪تھٕے حظ اگر أسۍ وٕچھو اَز کہِ مٮ۪ریج چھِ مٮ۪ریج چھُ وٕنۍکٮ۪نَس اَکھ مین چیٖز بَنیومُت أکِس گون جموں اینٛڈ کَشمیٖرَس اَندَر زیادٕ تَر ییٚمِس نَفرَس حظ یُس نفَر حظ مٔہنیوٗ ییٚمِس نوکری یُس مُلٲزِم آسہِ تٔمۍسٕے حظ دِن رِشتہٕ ہُمِس نہٕ حظ دِن نہٕ کِہیٖنۍ آز حظ چھِ یہِ روٗلٕے کہِ ییٚمِس نہٕ رِشتہٕ آسہِ کِہیٖنۍ یا ییٚمِس رِشتٕچ ضوٚرت تٔمِس حظ چھِ گۄڈٕ نوکری رَٹٕنۍ اَدٕ حظ چھِ تٔمِس پتہٕ یہِ کَرُن گوٚو حظ تَمہِ سۭتۍ چھِ گژھان پرٛابلِم اَسہِ تہِ باقیَن تہِ گژھان پرٛابلِم اَگر حظ وٕنۍکٮ۪نَس اگر نہٕ یِم یِم أسۍ وٕنۍکٮ۪نَس ہَٹاوو یِم بیریٲرٕز یا بیٚیہِ حظ چھِ اَکھ رِشتہٕ چھِ میریجَن منٛز حظ چھِ ڈاوری اَکھ قٕصہٕ یہِ حظ چھِ بَڑٕ اَکھ خَطرناک چیٖز وٕنۍکٮ۪نَس یُس سوسایٹی منٛز چھِ یِوان لَبنہٕ تِکیٛازِ اَمہِ سۭتۍ گٔے واریاہ پرٛابلِم اگر نہٕ حظ اَمہِ سۭتۍ پرٛابلِم ٲس گژھان کِہیٖنۍ تہٕ مُمکِن حظ چھُ ٹھیٖک روزِ ہے سٲلِم وۄنۍ حظ ییٚلہِ پرٛابلِم گٔے سَماجَس حظ گوٚو اَٹیک وٕنۍکٮ۪نَس ییٚلہِ حظ وٕنۍکٮ۪نَس اَٹیک گوٚو تہٕ پرٛابلِمٕز چھِنہٕ وٕنۍکٮ۪نَس روزان کِہیٖنۍ تہٕ وٕنۍکٮ۪نَس چھِ واریاہ واریاہ پرٛابلِمٕز یِوان لایفہِ منٛزٕ